اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ اَچھا اَچھا تُہۍ ؤنِو مےٚ ٹایِم کَر گوٚو تہٕ کٔژِ بَجہِ گوٚو أزۍ کے ڈیٹ اَز راتَس منٛز چھُنا اَچھا ٹھیٖک چھُ اَدٕ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ اَدٕ حظ اَدٕ حظ